پوشہٕ کُلۍ حظ چھَس بہٕ وَنٛدَس کَران کٲم انٛدر ژانان یہِ ہَہ یہِ سردی نِش بَچاوان وانٛگن کُلٮ۪ن حظ چھَس بہٕ سَگ دِوان کھاد ترٛاوان ژوٗر کَران کَچھ کَڑان دانہِ وَل کُلٮ۪ن حظ چھَس بہٕ کھاد ترٛاوان سَگ دِوان کَچھہٕ کُلۍ کَڑان بہٕ حظ چھَس یہِ ہہ یہِ دانہِ وَل کُلٮ۪ن سَگ دِوان پوشہٕ کُلٮ۪ن سَگ دِوان کھاد ترٛاوان مَٹر کُلٮ۪ن حظ چھَس بہٕ ژوٗر کَران سَگ دِوان کھاد ترٛاوان مَولہِ کُلٮ۪ن حظ چھَس بہٕ سَگ دِوان کھاد ترٛاوان کَچھ کَڑان بَمژوٗنٛٹھۍ کُلٮ۪ن حظ چھَس بہٕ گُڈٲے کَران سَگ دِوان کھاد ترٛاوان پاہ ترٛاوان شِملا مَرژٕوانٛگَن کُلٮ۪ن حظ چھَس بہٕ سَگ دِوان گُڈٲے کَران پاہ ترٛاوان دانہِ وَل کُلٮ۪ن حظ چھَس بہٕ سَگ دِوان پاہ ترٛاوان یِہوٚے گُڈٲے کَران بٲگلہٕ کُلٮ۪ن حظ چھَس بہٕ سَگ دِوان گُڈٲے کَران پاہ پاہ ترٛاوان مَولہِ کُلٮ۪ن حظ چھَس بہٕ سَگ دِوان گُڈٲے کَران کھاد دِوان پاہ ترٛاوان یہِ ہَہ یہِ شُملا مَرژٕوانٛگَن کُلٮ۪ن حظ چھَس بہٕ سَگ دِوان پاہ ترٛاوان گُڈٲے کَران دانہِ وَل کُلٮ۪ن حظ چھَس بہٕ سَگ دِوان گُڈٲے کران پاہ ترٛاوان یہِ سَگ دِوان کَچھ کَڑان کٲشرٮ۪ن مَرژٕوانٛگَن کُلٮ۪ن حظ چھَس بہٕ سَگ دِوان گُڈٲے کَران پاہ ترٛاوان کھاد ترٛاوان بٲدیٛان کُلٮ۪ن حظ چھَس بہٕ سَگ دِوان گُڈٲے کَران پاہ ترٛاوان ژوٗر کَران بہٕ حظ چھَس ونٛدَس گُنٛڈیٖن پوش انٛدر ژانان سردی نِش بچاوان بہٕ حظ چھَس ونٛدَس پٔنٛزیٖن پوش انٛدر ژانان سردی نِش بچاوان بہٕ حظ چھَس ونٛدَس پٔنٛزیٖن پوشہٕ کُلٮ۪ن ژوٗر کَران سَگ دِوان پاہ ترٛاوان بہٕ حظ چھَس وَنٛدَس پٔنٛزیٖن پوش کُلۍ گُڈٲے کَران تِمَن اَنٛدر ژانان تِم سردی نِش بَچاوان بہٕ حظ چھَس وَنٛدَس سَروِ کُلۍ انٛدر ژانان سردی نِش بَچاوان بہٕ حظ چھَس وَنٛدس گُنٛڈیٖن پوش انٛدر ژانان سردی نِش بچاوان بہٕ حظ چھَس وَنٛدَس پوشہِ کُلۍ کٲشٕر گۄلاب تھٔر تَتھ حظ چھَس مومجام ؤلِتھ تھاوان سردی نِش بَچاوان بہٕ حظ چھَس وَنٛدَس کھٔزرٕ کُلۍ پالہِ ہاوسَس تَل تھاوان سردی نِش بچاوان بہٕ حظ چھَس وَنٛدَس سنٛگتر کُلۍ پالہِ ہاوسَس تَل تھاوان سردی نِش چھَس چھَس بچاوان بہٕ حظ چھَس وَنٛدَس کَلہٕ ویٚٹھۍ کُل کَلہِ ویٚٹھۍ کُل سردی نِش بَچاوان پالہِ ہاوسَس تھاوان بہٕ حظ چھَس وۄنۍ وَنٛدس مخمٔلۍ پوش نِہٲلۍ پالہِ ہاوسَس تَل تھاوان سردی نِش چھَس بَچاوان بہٕ حظ چھَس وَنٛدَس پنٛجٲبۍ گۄلاب تھٔر پالہِ ہاوسَس منٛز تھاوان بہٕ حظ چھَس سُہ تۭرِ نِش سردی نِش بَچاوان بہٕ حظ چھَس وَنٛدَس کٲشٕر گۄلاب تھٔر تَتھ حظ چھَس مومجام ؤلِتھ تھاوان سردی نِش بَچاوان بہٕ حظ چھَس وَنٛدَس بٲگلہٕ کُلٮ۪ن سَگ بہٕ حظ چھَس بٲگلہٕ کُلٮ۪ن سَگ دِوان ژوٗر کَران گاسہٕ کَڑان تہٕ کھاد وَوان بہٕ حظ چھَس بہٕ حظ چھَس ییٚکیٛاہ مَولہِ کُلٮ۪ن سَگ دِوان یہِ کَران ژوٗر کَران یِہوٚے ژوٗر کَران کَچھ کڑان گاسہٕ کَڑان